وعلیکُم اسلام اہن حظ ؤنِو ہاں ؤنِو اہن حظ بہٕ چھَس بہٕ چھَس سایکیٹرِسٹ ؤنِو تُہۍ کِہیٖنۍ تہِ چھُہٕ پَرواے ٹھیٖک ٹھیٖک ٹھیٖک یہِ چھُ گۄڈَے آسان تۄہہِ یُس یہِ ڈومیٮسٹِک وایلیشَن چھُ اَز بیٚیہِ یِم فون وَغیرہ چھِ أسۍ یوٗز کَران اَمہِ وَجہ سۭتۍ چھِ گَژھان ڈِپریٮ۪شَنَس منٛز اِنسان أسۍ چھِ فیس بُکَس پٮ۪ٹھ زیادٕ نیوزٕ وٕچھان یَتھ منٛز کَتلو گٲری چھِ آسان یا کیٚنٛہہ چھِ آسان أسۍ چھِ تِمَے چیٖز وٕچھان ییٚمہِ سۭتۍ أسۍ ڈِپریشَنَس منٛز چھِ یِوان ٹھیٖک چھا سَم ہَو چھِ آسان ڈومیسٹِک وایلیشَن گَرَس منٛز چھُ آسان کانٛہہ پیشنٛٹ چھُ آسان سینزِٹِو ییٚلہِ نہٕ یِم چیٖز برداش چھُ ہٮ۪کان کٔرِتھ یِم ٹالریٹ نٮ۪بَر چھِ آسان تَمہِ وجہ سۭتۍ چھُ تٔمِس باسان مےٚ چھُ یِوان پینِک سٹروک یا اٮ۪نٛگزایٹی سٹروک دِس اِز بِکاز آف موبایلٕز اینٛڈ بیٚیہِ ونکیٚس یِم کٔشیٖرِ منٛز حالات چھِ گُزران یِمو وجہ سۭتۍ چھُ یہِ گژھان اَتھ چھُنہٕ کٕہٕنۍ تہِ بامبرَنٕچ ضوٚرتھ تۄہہِ چھُ کَرٕنۍ اَکھ چیٖز تۄہہِ چھُ صُبحَن وۄتھُن واک کَرُن میٚڈِٹیشَن کَرُن فرٛٮ۪ش ایٚٹماسفِیر وُچھُن فرٛٮ۪ش لُکَن سۭتۍ کَتھ باتھ کَرٕنۍ ییٚمہِ ساتَن تۄہہِ یہِ گبراہت آسہِ باسان یا تۄہہِ آسہِ باسان مےٚ چھُ یہِ پینِک سٹروک تُہُنٛد گژھِ تَمہِ پٕلیس پٮ۪ٹھ وۄتھُن پنٛنٮ۪ن دوستَن سۭتۍ پنٛنٮ۪ن نیر یِم تۄہہِ چھِو پَنٕنۍ بیٚنہِ بایَن سۭتۍ فونَس پٮ۪ٹھ کَتھ کَرُن پَنُن یہِ ڈِپریشَن کَڑُن پنٛنٮ۪ن فرینٛڈَن سۭتۍ کتھ کَرٕنۍ کِہیٖنۍ تہِ چھُنہٕ پَرواے کِہیٖنۍ تہِ چھُنہٕ پَرواے اگر تۄہہِ یہِ باسہِ تۄہہِ پَزِ تۄہہِ پزِ وِزِٹ کَرو میون کِلنِک تۄہہ چھِ کَونسلِنٛگ ہِنٛز ضوٚرَتھ باقٕے چھُنہٕ کِہیٖنۍ تہِ پَرواے تُہُنٛد گژھِ نہٕ اٮ۪وایڈ گژھن کَرٕنۍ یِم تُہۍ ہیٚکِو کِہیٖنۍ تہِ چھُنہٕ پَرواے اگر تۄہہِ آسہِ مٔنٛزۍ یُتھ باسان تُہُنٛد گژھِ اَنُن پٮ۪ٹرل زیٖرو پویِٹ ٹوٗ فایِو سُہ گژھِ تُہُنٛد کھیوٚن ییٚمہِ سۭتۍ تۄہہِ ماینٛڈ رِلیکٕس کَرِ مگر بہتر تہٕ اَفضل گوٚو اگرےُ تُہۍ مِیڈِسَن اٮ۪وایڈی کٔرِو سُہ چھُ زیادٕ بہتر روزان تُہُنٛد گَژھِ روزُن تُہُنٛد گَژھِ فری خۄش پَنُن پان تھاوُن یُس یہِ بٕلَڈ پریشَر پرٛابلِم چھِ دِس اِز آل بِکاز آف ہِموگلوبِن اگرے تۄہہِ کَم چھُ روزان سَتھ پویِنٛٹ ٲٹھ پویِنٛٹ ییٚمہِ وجہ سۭتۍ برٛینَس کُن آکسیٖجَن لیول چھِ کَم گژھان تَمہِ سۭتۍ چھُ ہٮ۪کان بی پی ڈاوُن گٔژھِتھ تَمہِ وجہِ تَمہِ خٲطرٕ گژھِ تُہُنٛد فروٗٹ کھیوٚن یَتھ منٛز یِوان چھُ پوموگرنیٹ گژھِ کھیوٚن تُہُنٛد گژھِ کھیوٚن ڈیٹٕس گژھن کھیٚنۍ تُہُنٛد گژھن اِنجیٖر گژھن کھیٚنۍ ییٚمہ سۭتۍ چھِ ایچ بی پی لیول یی برابر ییٚمہِ سۭتۍ تۄہہِ یہِ یُس یہِ تۄہہِ اگر ۂے تۄہہِ ایٚچ بی لٮ۪ول گژھِ برابر ییٚمہِ سۭتۍ تۄہہِ بی پی لیول تہِ روٗزِ برابر بیٚیہِ یُس یہِ کِہیٖنۍ چھُنہٕ اَسلام علیکُم